ہیٚلو اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک اہَن حظ شُکر شُکُر أسۍ حظ آیہِ یور یہِ ٹوٗرِسٹ آیاے أسۍ یور حظ چکرس آیے تہٕ اَسہِ حظ اوس یہِ اَسہِ بوٗز مطلب تۄہہِ چھُ یہِ شِکارا وٕکارا آ اَسہِ میلیٛو تُہُنٛد کوٚنٛٹیٚکٹہٕ تہٕ اَسہِ اوس تۄہہِ کوٚنٛٹٚکٹ کَرُن أسۍ آیاے فیٚملی حظ یور چکرَس تہٕ اَسہِ اوس یہِ وُچھُن اَتہِ یہِ جاے واے اَصٕل اَہَن حظ آن لان بُکنٛگ ٲس کَرٕنۍ اَسہِ دوٚپ أسۍ تھاوَو کٔڈِتھ پَتہٕ چھِ نہٕ میٚلان یہِ کیٚنٛہہ بیٚیہِ کیٚنٛہہ أسۍ چھِ فیٚملی پَنٕنۍ أسۍ چھِ پانٛژھ نَفر اَہن حظ آ أسۍ تھاویَن بُک کٔرِتھ تہٕ پَگاہ نیرو آ ٹایمنٛگ روزِ صُبحن ساڑٕ دَہ اَسہِ چھُ گژھُن لگ بھگ گنٛٹس دۅن گنٛٹن تہٕ بیٚیہِ کیٚاہ أسۍ گژھو ڈل لیٚک پیٚٹھ چھُ اَسہِ گژھُن یور چار چِنار اَہن حظ چار چِنارِ تانۍ گژھو حظ ریٚٹ کیٛاہ چھِ موٹر اَہن حظ أسۍ گژھو ہاؤس بوٹس منٛز حظ یہِ وۅنۍ کیٛاہ چھےٚ اَسہِ پیٚمنٛٹ تراوٕنۍ تہٕ تُہۍ ؤنِو تہٕ أسۍ ترٛاوو پیٚمنٛٹ وۅنۍ آسیٛا پٍنٛژٕہ شَتھ اَسہِ کوٗتو اَسہِ کوٗتاہ ٹایم لگہِ توٚتام حظ اکھ گنٛٹہٕ اَہن حظ فوٹوٗ وٹوٗ چھِ تُلٕنۍ آسہِ اَصٕل پٲٹھۍ اَسہِ چھِ فیٚملی سٲرٕے فیٚملی چھِ سٲرے سۭتۍ فوٹوٗ ووٹوٗ چھِ اَصٕل پٲٹھۍ تُلٕنۍ

بیٚیہِ کیٛاہ جاے چھےٚ اَتہِ وُچھنہٕ خٲطرٕ اَسہِ اوس اَسہِ واریاہ کیٚنٛہہ وُچُھن اَتہِ وۅنۍ تھاوَو اَصٕل پٲٹھۍ تُہی سۭتۍ کَنٹیٚکٹ کٔرِتھ

اچھا ٹھیٖک حظ چھُ کھیٚن چیٚن ویٚن چیٚن اَصٕل پٲٹھۍ باظٲبِطہٕ اَصٕل پٲٹھۍ سورُے اتہِ ایٚویٚلیٚبٔل اچھا چلو تیٚلہِ تۄہہ کَرو اچھا چلو چلو سلام علیکُم